وعلیکُم اسلام اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک شُکُر حظ رۅبَس کُن تُہۍ چھُو حظ ٹھیٖک اَسہِ حظ اوس خانٛدَر تَتھ منٛز اوس یہِ تَتھ منٛز اوس اَز اَسہِ فوٹوٗگرٛافی کَرٕنۍ نا اَہَن حظ اَسہِ حظ چھُ ترٛہمہِ اَہَن حظ اَسہِ حظ چھُ مہرنہِ سۭتۍ فوٹو حظ تُلٕنۍ اَہَن حظ اَہَن حظ بیٚیہِ مہراز ییٚمہِ ساتہٕ یی تمہِ ساتہٕ تہِ چھِ اَسہِ فوٹوٗ تُلٕنۍ ویٖڈیو تُلٕنۍ

کُنہِ ساتہٕ آسان اَہَن حظ اَہَن حظ بیٚیہِ آسَن تَمہِ ساتہٕ رِلَیٹِو تہِ آسن بُزَرٕگ وُزَرگ کینٛہہ تِمَن چھِ فوٹو تُلٕنۍ مَہرنہِ سۭتۍ اَہن حظ اَہن حظ آ مٲنٛزِِ رٲژ ییٚمہِ ساتہٕ مہرنہِ مٲنٛز چھَنا لاگان تَمی ساتہٕ حظ تمہِ ساتہٕ تہِ چھِ تُلٕنۍ بیٚیہِ خَانٛدرٕ اَہَن حظ اَہَن حظ کَم سے کَم گژھن یِم لگ بگ ویٖڈیو دَہ تٕرٛہ گَژھن بیٚیہِ گژھن فوٹوٗ وُچھو کمہِ حِسابہٕ آسن تہٕ اَہَن حظ اَہَن حظ ٹھیٖک حظ چھُ کیٚنٛہہ نہَ حظ چھُ پَرواے یِیِن حظ تِم تہٕ ٹھیٖک حظ چھُ کیٚنٛہہ نہَ حظ چھُ پرواے ٹھیٖک حظ شُکر